ۄۄنی چھِنہٕ یِوان کُنہِ پرایویٹ سکوٗلَن منٛز چھِ پَر گورمِنٹ سکوٗلَن منٛز چھِ آسان ٹیٖچرَن ہٕنٛز کمی ٹیٖچَر چھِنہٕ آسان یہِ برٛونٛہہ کَنہِ سِٹوٗڈَنٛٹ پَرناونہٕ خٲطرٕ کہیٖنٛۍ حالانٛکہِ گورمِنٹ سکوٗلَن منٛز چھِنہٕ کٲشُر تہِ پَرٕناوان کِہیہٖنٛۍ کَشمیٖری کٲشُر ٹیٖچَر تہِ چھِنہٕ تِمَن آسان آ کٲشُر آسہِ تہِ وۅستاد تہِ چھِنہٕ تِمَن آسان پَرناونہٕ خٲطرٕ کِہیٖنٛۍ یِمہٕ مُشکِلات چھِ پیٚوان شُریَن وُچھِنۍ تہٕ پَرنَس مُتعلق حالانٛکہِ کمپیٛوٗٹَر چھِ تِمَن پَرٕناوان مَگَر کمپیٛوٗٹَر چھِنہٕ تِمَن سکوٗلَس منٛز آسان کیٚنٛہہ تِمَن چھِنہٕ ہیٚچھناواں کمپیٛوٗٹَر کہِ برٛونٛہہ کَنہِ چھِ تِمَن کمپیٛوٗٹر ہیٚچھناواں کیٚنٛہہ یِمے چیٖز چھِ یِم سکوٗلَن منٛز اَنٕنۍ گَژھَن